ہاں واعلیکُم السلام شُکُر شُکُر خۄدایَس کُن اۭں اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے مکان حظ چھُ بَنہِ کمہِ آیہِ بَنہِ کَمہِ آیہِ گژھِ آسُن

اچھا اچھا اَہَن حظ مےٚ حظ مےٚ حظ چھِ زٕ ژور مکان مےٚ چھِ مےٚ چھِ زٕ ژور مکان حظ چھِ

اچھا اچھا مکان حظ چھِ اَصٕل مےٚ چھِ زٕ ژور مَکان تہٕ مگر تَتھ لگہِ نہٕ حظ کھَسہِ نہ یِہَے سُہ گژھِ قۭمَت قۭ قۭمَت گژھِٮ۪س قۭمَت گژھٮ۪س جانَے پَہَن بیٚیہِ کیاہ کِہیٖنۍ نہٕ حظ سٲرٕے فیسَلٹی اَتھ حظ بستَر تہِ بیٚڈ روٗم تہِ واش روٗم تہِ تَمام حظ تَمام قسم ییٚتہِ یہِ یہِ ژےٚ ضرورَت اَدٕ حظ مےٚ حظ مکانَس منٛز ٲٹھ باتھ روٗم آٹھ باتھ روٗم اَدٕ حظ سورُے حظ مےٚ ایٚولیبٕل مےٚ ٲٹھ باتھ روٗم مےٚ تہ یہِ حظ یہِ بیٚڈ ویٚڈ تھٲیمٕتۍ مہمانَن خٲطرٕ تَمام حظ مےٚ سورُے یہِ فیسَلٹی بِستَر یِم حظ کوٗلَر حظ تَمام ژےٚ گژھِ نہٕ دِکَت یِنۍ کُنہِ کُنہِ چیٖزٕچ پرٛابلِم گژھیو نہٕ تۄہہِ گژھٕنۍ نہ حظ نہ حظ تَمہِ نِش نہ حظ کیٚنٛہہ نہ حظ چھُنہٕ دِ حظ ژٕ نظر ژٕ وٕچھ حظ مَکان کَمہِ آیہِ چھِ مےٚ چھِ ژور پھٕلایِٹ ژورَن منٛز یُس تۄہہِ یہِ پَسَنٛد کھَسوٕ تہٕ تَتھ کٔرِو تُہۍ یہِ سُہ کٔرِو تُہۍ آرڈَر اسی لیے تۄہہِ تُہۍ دِیِو نظرا وَظرا اَصٕل پٲٹھۍ تہٕ بہٕ دِمو تۄہہِ ایٚڈرَس ویٚڈرَس کوٚتتھ چھُ واتُن تُہۍ یِیِو تُہۍ دِیِو نَظر وَظر تہٕ پَتہٕ باسیٚو تۄہہِ تہٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو پَتہٕ یہِ حظ یہِ چھِ ترٛوٚ پُہُر مےٚ اۭں اۭں اَہَن حظ ہال تہِ آ آ ہال حظ بوٚڈ ہال تَتھ منٛز واتن نَفرَس زٕ ترٛےٚ ساس اۭں آ فٹ حظ فَرشہِ ہن وَرشہِ ہن ترٛٲیِتھ ژےٚ چھِ یُن تہٕ خانٛدَر کَرُن حتہ حظ مےٚ چھِ اے سی لوگمُت آیۍ سی کوٗلَر لٲگمٕتۍ اے سی لٲ اہن حظ آ ٹھیٖک تَوَے ووٚنمو نہ یَتھ کھسہِ کِراے یِہٕے جان پَہنٕے ہے فٹ حظ آ ٹینکی ٲٹھ ٹینکی چھِ ٲٹھَن باتھ روٗمَن پٮ۪ٹھ چھِ ٲٹھ ٹینکی چھِ سورُے سورُے فٹ تۄہہِ چھُو اورٕ یُن تہٕ وُرِ ترٛاوُن تیٚنگلٕے یوت تہٕ باقٕے تَمام کیٚنٛہہ قسٕم چھِ مطلب أتی بانہٕ چھُو تَمام اہن حظ وازٕ وازٕ وازٕ تہِ بَنَن ییٚتی وازٕ تہِ سورُے اہن حظ آ آ سانے دٔسۍ بننو اَدٕ حظ ییٚکیٛاہ بہٕ دِمہو نا ایٚڈرَس تۄہہِ وُنی تُہۍ کٔرِو گۄڈٕ مَشوَرٕ تُہۍ دِیِو نظر مَکانَس مَکان چھُو ترٛوٚ پُہُر بیٚیہِ چھُس ہال وال ہیٚرِ تُہۍ کٔرِو مَشوَرا وشوارا تہٕ تیٚلہِ کٔرِو تُہۍ مےٚ فونسٕے پٮ۪ٹھ حظ کَنٹیکٹ تہٕ ییٚتہِ چھَنہٕ کُنہِ قٕسٕچ پرابلِم ییٚتہِ چھُ سورُے ایٚولیبٕل باتھ روٗم چھِ ٲٹھ باتھ روٗم چھِ بیٚڈ چھِ ہر کُنہِ کَمرَن منٛز لَگٲیِتھ تہٕ فی یِم حظ یہِ اے سی تہِ چھِ کَمرٕ کَمرٕ پَتہٕ کَمرٕ لَگٲیِتھ تہٕ تَوَے چھَس بہٕ وَنان تُہۍ کٔرِو گۄڈٕ نظر تہٕ پَتہٕ کٔرِو تُہۍ مےٚ فونَس پٮ۪ٹھٕے یہِ کَنٹیکٹ تہٕ پَتہٕ ؤنِو تُہۍ مےٚ تُہۍ کیٛاہ یہِ پَتہٕ باسیٚو تۄہہِ پانَے کَرو أسۍ کِراے وراے تَتھ تَمہِ مُتعلِق پَتہٕ پانَے تہِ اَدٕ حظ بیٚہ خۄدایَس حوال